مےٚ یُس اَکھ گۄڈنیُک پرٛوڈَکٹ اوٚن سُہ اوس اِیر فون مےٚ بوٹٕکۍ اِیر فون أنۍ تہٕ ایٚکچُؤلی واریاہ اَصٕل اٮ۪کٕسپیٖریَنٕس باسے مےٚ اَتھ چھُ واریاہ زیادٕ چارجِنٛگ نہ چارج یُتھُے کَران چھِ اَتھ بیک اَپ واریاہ زیادٕ اور بیک اَپ آسنَس سۭتۍ سۭتۍ چھِ اَتھ ساوُنٛڈ تہِ واریاہ اَصٕل اور یہِ چھِنہٕ نٮ۪بَر نیران زیادٕ کینٛہہ اور یہِ چھِ فیٖزِبٕل سانٮ۪ن کَنَن ہِنٛدۍ خٲطرٕ تہٕ بیٚیہِ چھِ واریاہ زیادٕ پوٹیبٕل سَہَل پَکناوُن پانَس سۭتۍ تھٔوۍ یِم بَڈٕس یَتھ منٛز اَمیُک یُس بۄکُس چھُ آسان سۭتۍ اَتھ یہِ چھُ بَڑٕ اَصٕل اَتھ چھُ اَصٕل کَلَر تہِ تہٕ بیٚیہِ چھُ اَتھ بیک اَپ واریاہ زیادٕ تہٕ بیٚیہِ چھِ ڈیوٗریبٕل واریاہ زیادٕ ڈیوٗریبٕل تہٕ مےٚ باسیو یہِ واریاہ زیادٕ پرٛوڈَکٹ اَصٕل